عام طور پٲٹھۍ ییٚمہِ ساتَن تہِ یور ٹوٗرِشٹ یِوان ییٚمہِ ساتَن یور نیبرِم سیاح چھِ یِوان ییتیُک نظارٕ وٕچھنہِ یا تہِ چھِ تِم اورٕے آسان گٲڑۍ بُک کٔرمٕژَن یَتھ أسۍ وَنان چھِ ٹیمپو سۄ چھےٚ اسان اَکھ بٔڑ گٲڑۍ یَتھ منٛز کم سے کم پَنٛداہ ٹُو وُہ نفر چھِ واتان تہٕ تِمَو چھِ آسان یا تہِ سوٕے اورٕے بُک کٔرمٕژَن نَتہٕ چھِ تِم یٔتی کران پتہٕ بُک تَتھ سارِوی کھۄتہٕ یُس مین ٹرانپوٹیشَن چھُ یُس اِستعمال چھِ کران سٲنۍ ٹوٗرِسٹ حضرات یعنی سٲنۍ سیاح یِم یور چھِ یِوان یا تہِ چھِ تِم تٔمنٕے کران بُک تِم چھِ تِم چُنان پَنٛنہِ سفرٕ خٲطرٕ مگر تِم چھِنہٕ ہٮ۪کان ہر کُنہِ جایہِ وٲتِتھ تہِ کِہیٖنۍ کیٚنہہ نَیہِ جایہِ یِم کینژھَو ؤرِیو پٮ۪ٹھ ییٚتہِ لَبِیکھ یِمَن منٛز سارِوی کھۄتہٕ بٔڑۍ دۄد پتھر چھےٚ یۄس ڈِسٹرک بٔڑٕگٲمِس منٛز چھےٚ دۄدٕ پتھر تَتھ گٔے یِمٕے پانٛژھ دہ ؤری لٔبۍ مٔتِس یعنی اِنٹرڈوٗس گٔمتِس تہٕ تور واتنہٕ خٲطرٕ چھِ تِمَن واریاہ زیادٕ سختی یِوان تِکیٛازِ یُس تور روڈ گژھان چھِ یُس تور سڑک گژھان چھےٚ سۄے چھےٚ واریاہ زیادٕ تَتھ چھِنہٕ مٲدٲنی کیٚنہہ تَتھ چھےٚ واریاہ زیادٕ علاقٲیی سۄ چھےٚ واریاہ زیادٕ سۄ چھےٚ واریاہ زیادٕ سخت سۄ چھےٚ وا تَتھ چھِ واریاہَن جایَن چرایہِ یِوان کھسنَس منٛز یٔتہِ نَسَن یِمَن گاڑیٚن واریاہ زیادٕ مُشکِلات چھِ گژھان تور کھسنَس منٛز ییٚمہِ ساتہٕ گرم موسم چھِ آسان تِمَن دۄہَن چھِ تِمَن واریاہ زیادٕ مُشکِل گژھان تور کھسنَس منٛز تِکیٛازِ اَکھ چھِ تِمَن گۄڈٕنٮ۪تھٕے واریاہ زیادٕ لوڈ آسان تٔمۍ پتہٕ چھِ تِمَن واریاہ زیادٕ مُشکِلات گژھان تِم چھِ آسان پَنٛنی گرم گٔمژٕ ییٚمہِ ساتَن پتہٕ تِم تَتھ ہِلَس چھِ کھسان دۄدٕ پتھرِ ۂندِس ہِلَس تِم چھےٚ واریاہ زیادٕ گرم گژھان کیٚنہہ گاڑِ چھےٚ تورٕے خراب گژھان پتہٕ چھِ تِم نہ ہٮ۪کان واپَس ؤسِتھ نہٕ چھِ تِم ہٮ۪کان ہیٚور کھسِتھ تہٕ بیاکھ چیٖز چھِ یِم کران یِم سٲنۍ سیاح حضرات چھِ آسان یِم چھِ کران کٲم یِم چھِ یِم کٮ۪بَن کران بُک یَتھ منٛز زَنہٕ زٕ یا ترٛےٚ نفر چھِ واتان یِم چھِ تِمنٕے منٛز گژھان أکِس جایہِ پٮ۪ٹھ بٮ۪کِس جایہِ تانۍ کیٚنہہ حضرات چھِ بَسَن تہِ چُنان پَنٛنہِ سفرٕ خٲطرٕ کیٚنہہ نفر چھِ آسان بَسَن منٛز تہِ اورٕ یورٕ سفر کران غرض یِم سٲنۍ سیاح یور یِوان چھِ یِم چھِ مختلِف قسمَن ہٕنٛزٕ گاڑِ پَنٛنہِ خٲطرٕ چُنان یَتھ منٛز یِم آرام سان سفر چھِ کران باقٕے ییِمہِ ساتَن یِم سیاح مقامَن پٮ۪ٹھ چھِ گژھان مِثال کے طور پر دۄدٕ پتھر چھےٚ گُلمرگ چھُ یوٗسمرگ چھُ ییٚمہِ ساتہٕ یِم اور گژھان چھِ تَتہِ چھِ یِم چُنان گُریٚن پَنٛنہِ سفرٕ خٲطرٕ تٔمۍ پتہٕ چھِ تِم گُریٚن کھسان یِم تِم گُرۍ چھِ آسان تِم چھِ تِمَن تِمَن جایَن واتٕناوان یور نہ کانٛہہ گٲڑۍ کھسہِ کیٚنہہ نہ ہٮ۪کہِ تور گنڈولا کھسِتھ تِم گُرۍ چھِ تِمَن تِمَن جایَن واتٕناوان یوٚت نَسَن أکِس گاڑِ ہُنٛد واریاہ زیادٕ مُشکِل کھسُن چھِ تٔمۍ پتہٕ چھِ تِمَن تِم تورٕ تہِ واپَس اَنان تہٕ اِتھٕ کَنہِ چھِ سٲنۍ یِم سیاح چھِ آسان یِم چھِ گُریٚن تہِ چُنان پَنٛنہِ سفرٕ خٲطرٕ کٔشیٖرِ ۂنٛدیٚن کیٚنژھَن أکِس دۄن ڈِسٹرکَن منٛز چھِ ؤنۍ تہِ شوقہٕ سۭتۍ ٹانٛگہٕ یِوان چلاونہٕ تہٕ یِم سٲنۍ سیاح حضرات چھِ آسان یِم چھِ پَنٕنۍ شوق تَتہِ تہِ پوٗرٕ کران یِم خاص کر فارِنٲرٕس چھِ آسان یِم نیٚبرِمَو مُلکَو پٮ۪ٹھ چھِ آسان آمتۍ اِنٛڈِیا بغٲر یِم نیٚبرِم سیاح یور یِوان چھِ تِم چھِ تِہُنٛد لطف تہِ تُلان تِم چھِ تِمَن ٹانگَن تہِ کھسان سوارِ سُہ تہِ کران پَنٛنہِ ٹرانسپوٹیشَن خٲطرٕ اِستعمال أمۍ علاوٕ چھِ عام یُس سون لوکَل ٹرانَسپورٹ چھِ آسان سٲنۍ سیاح حضرات چھِ تِمَن تہِ چُنان پَنٛنہِ سفرٕ خٲطرٕ مِثال کے طور پر یَتھ منٛز سٲنۍ سوموٗ چھِ یِوان کانٛہہ چھِ سوموٗ چُنان کانٛہہ چھِ تَویرا چُنان سارِوی کھۄتہٕ زٕ مین یِمہٕ سٲنۍ سیاح حضرات لوکَل ٹرانسپورٹ چُنان چھِ تِمَو دۄیَو گاڑیو منٛز چھِ سارِوی کھۄتہٕ زیادٕ تِم چُنان اَکھ چھِ تِم چُنان اِنووا یا چھِ چُنان تویرا اِنووا تہٕ تویرا چھِ تِم زٕ گاڑِ سٲنِس کَشمیٖرَس منٛز یِم اورٕکۍ سیاح چھِ سارِوی کھۄتہٕ زیادٕ چُنان تِکیٛازِ تَتھ منٛز چھِ واریاہ تِمَن سیفٹی باسان واریاہ زیادٕ اَصٕل چھُ تِمَن تَتھ منٛز باسان تہٕ تَوٕے چھِ تِم چُنان أمۍ علاوٕ چھِ بدل کیٚنہہ گاڑِ تہِ سٲنِس یَتھ سانہِ یَتھ وادی منٛز یِم سٲنۍ سیاح حضرات چھِ چُنان ٹرانسپورٹیشَن خٲطرٕ أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ گژھٕنہٕ خٲطرٕ کانٛہہ تہِ گٲڑۍ چھِنہٕ سۄ سٲنِس یَتھ سانہِ یَتھ وادی منٛز یُس ہر کُنہِ کایہِ وٲتِتھ ہٮ۪کہِ أمۍ خٲطرٕ چھِ پٮ۪وان یِمَن سانیٚن سیاح حضراتَن پتہٕ گُریٚن ہُنٛد اِستعمال تہِ کَرُن یا کُنہِ کُنہِ جایہِ چھِ باقِیَن چیٖزَن ہُنٛد تہِ اِستعمال پٮ۪وان کَرُن ییٚتنَسَن یِم پتہٕ أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ آرام سان ہٮ۪کَن پٔکِتھ سون یُس یہِ ٹوٗرِسٹ ڈِپاٹمنٛٹ چھُ ٹوٗرسٹ ڈِپاٹمنٛت جموں کَشمیٖرُک یِمَو چھِ پَنٛنہِ طرفہٕ ہر اَکھ کوٗشِش کٔرٕمٕژَن یِم تہِ ییٚتہِ سیاحتی مقام چھِ توٚتانۍ یور نِنَس منٛز توٚتانۍ واتنَس منٛز چھِ یِمَو پَنٕنۍ ہر کانٛہہ کوٗشِش انجام دِژمٕژَن کُنہِ کُنہِ جایہِ چھُ موسمی حالتَو سۭتۍ کُنہِ ساتہٕ چھُ زیادٕ شیٖن پٮ۪وان کُنہِ وَتہِ پٮ۪ٹھ کُنہِ ساتہٕ چھُ زیادٕ روٗد پٮ۪وان تٔمۍ ساتہٕ چھِ سڑک یہِ تٔمۍ ساتہٕ چھِ سڑکٕے ژلان زٔمیٖن ژلان یَتھ أسۍ اِنٛگلِشَش منٛز چھِ وَنان سویِل اِروجَن چھُ گژھان تَتہِ چھےٚ وَتھ ژلان تٔمۍ پتہٕ چھِ سٲنِس اَتھٕ یُس سون یہِ سیاحی مقام چھِ آسان مِثال کے طور پر أسۍ کَرَو دۄدٕ پتھرِ ۂنٛز کَتھ تَتہِ چھُ واریاہ زیادٕ روٗد پٮ۪تھ یا کُنہِ ساتَن واریاہ زیادٕ شیٖن پٮ۪تھ اَکھ زٕ یا ترٛےٚ دوہ تھک گژھان تَتھ چھُنہٕ ہٮ۪کان شیٖن جلدی جلدی ؤتِتھ کِہیٖنۍ تِکیٛازِ سُہ چھُ واریاہ زیادٕ ہِلی علاقہٕ یا یِمَن دۄہَن نہٕ روٗد چھُ پٮ۪وان واریاہ روٗد پٮ۪تھ چھِ تَتہِ پتہٕ کُنہِ کُنہِ جایہِ سڑکہٕ ہٮ۪وان ژلنہِ أمۍ کہِ وجہ سۭتۍ چھِ پتہٕ تور واتُن واریاہ زیادٕ مُشکِل گژھان تابہ حال یُس سون ٹوٗرِسٹ ڈِپاٹمنٛٹ جموں کَشمیٖرُک چھُ یِمَو چھِ پَنٛنہِ طور واریاہ زیادٕ کوٗشِش کٔرٕمٕژَن یُس تہِ سون یہِ سیاحی مقام آسہِ یُس تہِ ییٚتہِ سٲنۍ یا کانٛہہ ٹوٗرِسٹ پٕلیس آسہِ تَتنَس چھِ یِمَو واریاہ زیادٕ کوٗشِش کٔرٕمٕژَن کم سے کم واتٕنَو أسۍ تَتہِ نَس یہِ فٮ۪سَلٕٹی یہِ قدم تُلہَو مطلب ٹوٗرِزِم ڈِپاٹمنٛٹ یٔتۍ نَس أسۍ کم سے کم ہر اَکھ کانٛہہ چاہے سُہ کانٛہہ لوکَل آسہِ چاہے سُہ کانٛہہ نان لوکَل آسہِ یٔتیُک روزَن وول آسہِ چاہے سُہ نیبرِم کانٛہہ فارِنَر آسہِ کم سے کم چھِ یِمَو یہِ کوٗشِش کٔرٕمٕژَن کہ ہر کُنہِ جایہِ پٮ۪ٹھ گۄژھ اَسہِ روڈ واتُن